آ مےٚ حظ چھِ لیٚچھمٕژ اَکھ پرٛوز اَکھ سۄ لیٚچھے مےٚ پنٛنہِ فرینٛڈ باپَتھ تَتھ مَنٛز کَرے مےٚ تٔمۍ سُنٛد مٮ۪نشَن تٔمۍ سٕنٛز کالٹیٖز تٔمِس منٛز کٕم خٲصیت چھِ تٔمِس منٛز کٕم کٕم چیٖز چھِ کٔمی تِم لیٚچھے مےٚ تَتھ پویمہِ منٛز سۄ کَرے مےٚ تٔمۍ سٕنٛدے باپَتھ بَنایے مےٚ سۄ پویم تہٕ سۄ چھِ مےٚ سۄ پویم واریاہ ونہِ تہِ موٗجوٗ پانَسِ نِش سۄ بَنے مےٚ پنٕٛنہِ فرینٛڈ خٲطرٕ